اسلام علیکُم جناب ٹھیٖکھ چھُو حظ لون فرٛوٗٹ کمپنی حظ جناب پرٛزٕنأوِو حظ بہٕ چھُس عُمر حظ چھُس أسۍ چھ حظ مالون روزان اَہَن حظ یِم حظ دِژام أمۍ محمد یعقوٗبن دِژام أدۍ تُہُنٛد نمبر دپیٛون أمِس ترٛٲوے مےٚ ژوٗنٛٹھۍ حظ دوٚپُن یہِ چھِ ریٹھاہ ویٹھاہ اصٕل دِوان بیٚیہِ چھِ یہِ کیمشن تہِ کم تُلان حظ مےٚ تہِ حظ اوس پیٹہِ پانٛژھ سَتھ ہتھ حظ ٲسۍ یِم کُلوٗ جناب مےٚ ؤنۍتَو ریٹھاہ کیٛاہ چھِ اَز گژھان ژور ترٛےٚ حظ کیٛاہ ریٹھاہ زٕ نمبرس کیٛاہ ریٹھاہ چھِ اَز ٹھیٖک

ٹھیٖک حظ تٔمی دِتُم تٔمی نمبر بہٕ اوسُس نا ترٛاوان حظ بیٚیِس أمۍ دوٚپ نہَ یہِ چھُ بڈٕ سُپیشل ریٹ دِوان بیٚیہِ چھُ مےٚ یہِ پنہٕ نُے تہٕ تی تٔمۍ تہِ دوٚپ یہِ چھُ پنہٕ نُے اَسہِ تہٕ اس لیے ژٕ کر کٲم ژٕ ترٛاو أمۍ سٕے

اَہن أتھۍ باوجوٗد أسۍ حظ سر أسۍ کیٚنٛہہ ٹنٛگ تہِ گرِ مےٚ دوٚپ تیٚلہِ سوزٕ بہٕ یِم تہِ تۄہی تہٕ یِم أسۍ نا تیارٕے اَہن حظ ٹنٛگ چھِ اَز تیار اسا ٹھیٖک مےٚ ؤنۍتَو یہِ آر ایف کیٛاہ چھُ تُہۍ ژَٹان حظ اَتہِ کٔژ پٔرسنٛٹ حظ ٹھیٖک چھُ

اَہن حظ چلو تیٖژ ہَن حظ چھ سہل تہٕ بیٚیہِ مطلب کہ یُس مےٚ ییٚتہِ پیٚٹھ آٹوٗ خرچہٕ لگہِ سُہ بدل کیٚنٛہہ مطلب یہِ کیٚنٛہہ خرچہٕ سُہ دِیِو تُہۍ اَسہِ چھُ ہیٚوان ییٚتہٕ پیٚٹھ حظ أٹھ شیٚتھ رۄپیہِ آٹوٗ وول مٔنٛڈۍ تام

اَہن حظ اَہَن حظ اَہَن حظ تیٖژ ہَن چھُ پوٚز ہے رنٛگ ہسا وۄزٕلۍ نار ہِوِۍ برٛٲے پنہٕ نیٚو اَتھو پنہٕ نیٚو یِمو نا چیٖز اَتھو چھِ یِمو کٔرمٕژ

چلو چلو ٹھیٖک حظ چھُ